موسَم چھُ زٔمیٖن دٲری پٮ۪ٹھ واریاہ زیادٕ اَثر کران کیوں کہِ زمیٖن دٲری چھِ سٲری موسمَس پٮ۪ٹھ ڈِپینڑ آسان ییٚلہِ ییٚتہِ سہلاب آو تٔمۍ نی سٲری زٔمیٖن خۄشِک سٲلی گٔے زٔمیٖندارَن گوٚو گوٚو بِچارٮ۪ن واریاہ زیادٕ مُشکِل غریٖبی آیہِ تِمو ہیٚوٚک نہٕ پَنُن پان سٔرویو کٔرِتھ سیوٚد کیٚنٛہہ تِمو ہیٚوٚک نہٕ بچاریو یہِ سَدمہٕ ژَٲلِتھ کیٚنٛہہ تہٕ اڑیو کٔر بِچاریو خۄدکٔشی تہٕ تِمو مٲرۍ پَنٕنۍ پان کیٚنٛہہ سٲنِس کٔشی سٲنِس منٛز چھِ ایٚگرِکَلچرس منٛز کران سورٕے سورٕے ڈِپینٛڑ کٔلیمیٹَس پٮ۪ٹھ تہٕ موسَم گژھِ واریاہ اَصٕل آسُن تہٕ تیٚلہِ چھُ اِنسان ہیٚکان پٔکِتھ تہٕ سَہلابن سۭتۍ چھُ واریاہ زیادٕ اَثر اَسہِ پیٚوان اَسہِ چھُ زٔمیٖن سٲرٕے یِرٕ گژھان تہٕ اسۍ چھِ نہٕ پَتہٕ کِہیںۍ تہِ روزان ییٚتہِ ٲسۍ لُکن زٔمیٖن سۄ نی سہلابَن سٲرٕے تہٕ سُہ گٔے سٲرٕے تِمن بِچارین خراب تِم چھِنہٕ وُنہِ ہیٚکان وۄنۍ کِہینۍ کٔرِتھ تِمن چھُنہٕ وۄنۍ کِہینۍ زٔمیٖن ییٚمہِ سۭتۍ تِم پَنُن پان ہیٚکن پَکنایِتھ کیوں کہِ یِم موٚضورۍ کران چھِ اِنسان تِم چھِ آسان پَنٕنِس زٔمیٖن پٮ۪ٹھٕے سورٕے ڈِپینڑ تہٕ بیٚیہِ چھُ موسَم ییٚلہِ روٗد چھُ پیٚوان تہٕ فصٕل چھُ خراب گژھان موسمَس پٮ۪ٹھ چھُ سورٕے سٲنۍ زٔمیٖن آسان تہٕ وَجہہ